مےٚ اوٚن حال حالٕے اَکھ فون یُس مےٚ أکۍ دوستَن دوٚپ ژٕ اَن یہِ یہِ اوٚن مےٚ کۄلگامہِ بازرٕ منٛز مٔلۍ یہِ اَمہِ فونُک ناو چھُ اٮ۪س ٹُوَنٹی تھرٛی اَلٹَرٛا مےٚ گوٚو واریاہ ٹایم مےٚ گوٚو تقریٖباً اَکھ ؤری اَمہِ خٲطرٕ پوںٛسہٕ سوٚمبراوان تہٕ مےٚ کٔر واریاہ محنت تہٕ سوٚمبرٲے مےٚ اَکھ لَچھ تہٕ دہ ساس رۄپیہِ تہٕ بہٕ اوسُس وَۄنۍ دَپان بہٕ اَنا سٮ۪م سنٛگُک اٮ۪س ٹُوَنٹۍ تھرٛی اَلٹرٛا کِنہٕ بہٕ اَنہٕ اٮ۪پلُک فوٚٹیٖن پرٛو مٮ۪کس مگر أتھۍ سِلسِلَس منٛز کوٚر مےٚ أکِس دوستَس تہِ سُہ اوس چَلاوان آیی فون فوٚٹیٖن پرٛو مٮ۪کس مےٚ دوٚپ تیٚمِس مےٚ دوٚپُس بہٕ اَنہ وَنہِ یہِ فون کِنہٕ بہٕ اَنہٕ اٮ۪س ٹُوَٹی تھرٛی اَلٹرٛا تٔمۍ دیُٚت مےٚ مَشوَر دوٚپُن ژٕ اَن سا اٮ۪س ٹُوَٹی تھرٛی اَلٹرٛا یُتھُے مےٚ یہِ اٮ۪س ٹُوَٹی تھرٛی اَلٹرٛا اوٚن تہٕ یہِ پیوٚ مےٚ اَکھ لَچھ تہٕ ٲٹھ ساس رۄپیہِ تہٕ یہِ چھُ زَبردَس اَکھ فون تہٕ بہٕ اگر اَم اَمِچ خصوٗصیاتَن ہٕنٛز کَتھ کَرٕ گۄڈنٮ۪تھٕے چھِ یہِ بوٚڈ اَکھ سِکریٖن چھُ اَتھ تہٕ اَمیُٚک یُس سِکریٖن چھُ یُس اَمیُٚک ڈِسپٕلے چھُ سُہ چھُ زَبردَس اَکھ تہٕ مَزٕ کوٗتاہ چھِ لگان اَتھ پٮ۪ٹھ ویٖڈیو وٕچھنَس تہٕ بہٕ ہٮ۪کہٕ نہٕ ؤنتھٕے سُہ دوٚیِم کَتھ اَمیُک کیمرا چھُ دُنیاہس منٛز وُںکٮ۪ن ساروٕے کھۄتہٕ زیادٕ پَسنٛد یِوان کَرنہٕ تہٕ ساروٕے کھۄتہٕ زیادٕ زَبردس نمبر وَنَس پٮ۪ٹھ چھُ اَمیُٚک کیمرا تہٕ بیٚیہِ اگر بہٕ کَتھ کَرٕ یُس اَمیُٚک کیمرا چھُ تَتھ چھُ گژھان ہَتھ اٮ۪کس زوٗم سُہ گوٚو سُہ چھِ واریاہ دوٗرِ پٮ۪ٹھ اَنان زوٗم کٔرِتھ تہٕ بیٚیہِ اگر بہٕ کَتھ کَرٕ اَتھ چھِ مٮ۪موری زٕہَتھ تہٕ شُوَنٛزاہ جی بی تہٕ بیٚیہِ چھٮ۪س ریم باہہ جی بی یُس یُس نہٕ اَٹکان وَٹکان چھِ کینٛہہ یا بنٛد چھُنہٕ گژھان کینٛہہ یہِ چھُ واریاہ تیز پَکان تہٕ بیٚیہِ چھُ اَتھ مٮ۪موری تہِ زَبردس اگر بہٕ کَتھ کَرٕ اَتھ چھُ واریاہ چیٖز تِم اٮ۪س پٮ۪ن چھُ اَتھ یُس اٮ۪س پٮ۪ن یُس لیکھنَس چھُ لَگان اگر کُنہِ جایہِ تۄہِہ لیکھُن ویکھُن آسہِ کیںٛہہ یہِ چھُ برابر زَن یِتھ پٲٹھۍ کاپی پٮ۪ٹھ چھِ لیکھان تِتھَے پٲٹھۍ چھِ یِتہِ تِتھَے پٲٹھۍ چھِ یِتہِ لیکھان تہٕ بیٚیہِ اگر بہٕ کَتھ کَرٕ اَتھ منٛز کیاہ کیاہ خصوٗصیات چھِ وَ واریاہ یہِ چھُ جلدی چارٕج گژھان یہِ فون اَتھ چھِ کَمٕے ٹایم لَگان چارٕج گژھنَس تہٕ بیٹرِی تہِ چھُس ٹھیٖک ٹھاک ٹایم نیران تیوٗت تہِ وَنو نہٕ أسۍ کینٛہہ تِکیازِ یہِ چھُ بوٚڈ فون تہٕ اَصٕل ٹایم چھُ اَتھ نیران تہٕ بیٚیہِ یُس اَتھ زٕ چیٖز چھِ اَصٕل سُہ باسیٚو مےٚ اَمیُٚک یُس اگر گیم چھُ اَتھ پٮ۪ٹھ گِنٛدان یہِ چھُ واریاہ تیز پَبجی چھُس بہٕ اَتھ پٮ۪ٹھ گِنٛدان یہِ چھُ واریاہ تیز پَکان یہِ پَبجی یہِ چھَنہٕ رُکان وُکان کِہینۍ تہِ بیٚیہِ اگر اَتھ بہٕ کَتھ کَرٕ بِکسبی چھُ اَتھ یِتھ پٲٹھۍ آیۍ فونَس چھُ آسان سِری تِتھَے پٲٹھۍ چھُ اَتھ بِکسبی سُہ چھُ واریاہ زَبردس اَکھ فیٖچَر اَتھ تہٕ تَمہِ سۭتۍ کیاہ چھُس بہٕ تَمہِ سۭتۍ چھُ یہِ آواز کَران بہٕ چھُس کَران آواز یہِ فون چھِ مےٚ وَنان سورُے اورٕ دٔلیٖل اگر نہٕ بہٕ ٹایپ وایپ یا اَتھ پٮ۪ٹھ سٔرٕچ کَرٕ کینٛہہ بہٕ چھُس آوازِ سۭتۍ تہِ پَنُن أمِس وَنان دَپان چھُسٮ۪س یِتھ پٲٹھ تہٕ یہِ چھُ وَنان اورٕ جواب سورُے بیٚیہِ اگر بہٕ کَتھ کَرٕ یہِ چھُنہٕ اَتھ چھِنہٕ آبَس منٛز تہِ کِہینۍ گژھان تِکیازِ اَتھ چھُ آیۍ پی سِکسٹی ایٹ واٹَر ریٚزِسٹَنٛٹ تہٕ بیٚیہِ ڈَسٹ ریٚزِسٹَنٛٹ لَژھ چھَنہٕ اَتھ کھَژان کینٛہہ یا اگر بہٕ آبَس منٛز چھُس یہِ ترٛاوان مٔنٛزۍ چھُ گژھان الگٲبن آبَس منٛز اَتھ چھُنہٕ آ آب سۭتۍ گژھان کِہینۍ تہِ اثر یہِ چھُ واٹَر پرٛوٗف فون تہٕ مےٚ وول یہِ واریاہ لَٹہِ بہٕ اوسُس یہِ کَران سِومِنٛگ چھِ مےٚ پَسنٛد بہٕ چھُس آ آبَس منٛز سِومِنٛگ کَران تہٕ بہٕ چھُس آ پَنُن فون اَنڈَر وا یہِ آبہٕ تٔلۍ چھُس بہٕ فوٹوگرافی کَران تہٕ بیٚیہِ یِم فوٹو اَمِکۍ چھِ تِم چھِ مٲنتو تُہۍ زَبردس حظ یِتھ پٲٹھۍ ڈی اٮ۪س اٮ۪ل آرَس فوٹو چھِ وۄتھان تَمی آیِکۍ فوٹو چھِ تہٕ بہٕ چھُس کٲم کَران بہٕ چھُس پَتہٕ باغن واغن منٛز پوشَن یا پانَس فوٹو تُلان تِم چھُس بہٕ ہاوان باقین تِم چھِ دَپان ہے یہِ کیاہ یہِ چھُ زَبردس فوٹو باقٕے وَسَلام